بِسمہ اللہ الرحمٰن الرحیٖم اَسہِ حظ چھُ گَرِ بٲیِس خانٛدَر أسۍ چھِ یَژھان کیٚنٛہہ مَلٹِپٕل ڈِش اَنٕنۍ ییٚتہِ چھِ واریاہ رٮ۪سٹورٮ۪نٛٹ ییٚتہِ چھُ واریاہن رٮ۪سٹورٮ۪نٛٹَن پٮ۪ٹھ گژھُن اَسہِ چھُ ہَر کُنہِ رٮ۪سٹورٮ۪نٛٹَس پٮ۪ٹھ وٕچھُن آفر چھےٚ کُنۍ جاے ییٚتہِ اَسہِ آفر میلہِ تٔتی اَنو أسۍ یہِ ڈِش اَنو أسۍ تٔتی مٲنۍ تُہۍ کیٛاہ اٮ۪کزامپٕل مِٹھٲے چھُ کیٚنٛہہ تہِ برفی ورفی ہٮ۪کو أسۍ تٔتی أنِتھ أسۍ وٕچھو ییٚتہِ کیٚنٛہہ آفَر وافَر آسہِ أسۍ کَرو یَتھ سُہ أسۍ کَرو آفَر تٔتی اَنُن حظ